وعلیکُم السلام السلام علیکُم اَہن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک اَہن حظ عابِد صٲب چھُس آ جِناب أسۍ چھِ سیرِ بناوان جِناب واریاہ قٕسٕم حظ چھِ اَسہِ سیرٮ۪ن ہٕنٛدۍ مےٚ حظ چھِ ییٚتہِ مَٹنہٕ حظ مَٹنہٕ چھِ یہِ اَہن حظ آ مَٹَن اَننٛت ناگ اَہن حظ آ وَٹسیپَس پٮ۪ٹھ ہٮ۪کو بہٕ ترٛٲوِتھ ییٚتھۍ نَمبرَس چھا ترٛاوُن رُکِو اکھ مِنَٹ بہٕ ترٛاوَو تُلِو حظ وٕچھِو آ الگ الگ ریٹ تہِ چھِ یہِ چھِ الگ لگ قٕسٕم یۄس گۄڈٕنِچ اَکھ چھِ پاوَر سیٖر یہِ چھِ پنٛژاہ ساس گژھان آ آ پَے یہِ حظ چھِ پاوَر سیٖر یہِ چھِ گژھان پنٛژاہ ساس دۄیِم حظ چھِ آ یہِ حظ چھِ آر بی کی یہِ چھِ گژھان ژَتجی ساس آ بیٛاکھ حظ چھِ یہِ زٕ نَمبر یہِ حظ چھِ گژھان تٕرٛہ ساس اہن حظ آ تۭرِ منٛز چھِ گژھان وُہ ساس کٕمَن دۄہن گۄڈٕنیُک اکھ ہا نہ حظ اوٚت وٲتِتھ گژھن یِم پنٛژاہ ساس ییٚتے مہ گژھن یِم بَٹھٕ پٮ۪ٹھَے پنٛژاہ ساس بَٹھٕ پٮ۪ٹھ گژھن یِم ژَتجی ساس ژَتجی ٹُہ پانٛژھ تٲجی وۄنۍ کوٗتاہ کَم کَرہوس أسۍ تہِ حظ چھِ پوٚز مَگر یوٗتاہ مہ ہٮ۪کہِ گٔژھِتھ ییٚتہِ چھِ مٔزوٗر تہِ لَگان پانہٕ تہِ چھِ لَگان أتھۍ سۭتۍ ؤری تہِ تُلِو تُہٕنٛدِ موٗجوٗب کرَس وَنۍ بہٕ تیٚلہِ ژَتجی ساس نہ حظ ژَتجی بۄن گژھن نہٕ کیٚنہہ اچھا تۄہہِ کۭژاہ چھو سیرِ ضوٚرَتھ زٕ ترٛےٚ پور اچھا ٹھیٖک تہٕ اَہن حظ آ سۄے چھِ سیرِ برابر زٕ ترٛےٚ پور چھا بَناوُن مےٚ باسان تیٚلہِ لَگَن دَہ وُہ گاڑِ لگ بگ اَوا اَوا وُہ گاڑِ لگَن اَہن حظ آ روڈَس پٮ۪ٹھٕے روڈَس پٮ۪ٹھَے اَہن حظ آ ؤلِو یِیِو بہٕ چھُس ییٚتنٕے اَہن حظ آ بہٕ چھُس پانَے ییٚتہِ گۄڈٕنٮ۪تھٕے گۄڈٕ گۄڈٕنٮ۪تھ أڑ ہن تہٕ پَتہٕ اَگر تُہۍ سیرِ ڑَٹنہٕ پَتہٕ ترٲیِو بیٚیہِ ہن اَوا اَوا اِنسٹالمٮ۪نٹَن گژھِ ٹھیٖک یہِ تۄہہِ باسیو نہ تُلِو حظ کیٚنہہ چھُنہٕ پَرواے کیٚنہہ چھُنہٕ پَرواے